وعلیکُم اَسلام آ کیٛاہ حظ چھُ تۅہہِ زُکام چھُ آسان اَچھا اَچھا ٹھیٖک اَدٕ تُہۍ کھیٚیِو پیرِسٹِمال بیٚیہِ چیٚیِو گَرَم ترٛیش چیٚیِو وۅنۍ اَگر نہٕ تۄہہِ فرق گٔیو کِہیٖنٛۍ تیٚلہِ ییٖزیٚو کِلنِکَس پٮ۪ٹھ آ اَدٕ حظ اَدٕ حظ